اَلسلامُ علیکُم جناب تُہۍ چھُو حظ اے بی سی ٹیٛوٗر اینٛڈ ٹرٛاوٕل ایٚجنسی پٮ۪ٹھ مےٚ ہسا ٲس تہنٛدِ ایٚجینسی پٮ۪ٹھ اکھ کیب ضروٗرت مےٚ ہسا ٲسۍ پَنٕنۍ گھرِکۍ تہٕ پَنٕنۍ دوٚس ٲں پَہلگام نِنۍ أسۍ ہسا چھِ ٹوٹَل شیٚے نَفر تُہۍ ؤنِو حظ اسہِ کوتاہ چھُ اَمہِ خٲطرٕ دیٛن بیٚیہِ ہسا چھِ مےٚ تَویرا ضروٗرت